وعلیکُم سلام اَسلامُ علیکُم اَہَن حظ آ تُہۍ چھِو حظ ٹھیٖک آ تُہۍ ؤنو حظ مےٚ یہِ ییٚتہِ چھِ حظ کانٛہہ میکنِک ٲں نزدیٖکَس منٛز کانٛہہ اَہَن حظ مےٚ حظ گٔے تھوڑا ایٚکچؤلی گاڑِ پرابلِم حظ اَتھ حظ گٔے تھوڑا اِنٛجَنٛس منٛز پرابلِم یہِ حظ چھِ گژھان بِہِتھٕے گٲڑۍ

اچھا کوٗتاہ دوٗر حظ چھِ

وٕ حظ یہِ تۄہہِ مہ حظ تٔمۍ سُنٛد ناوا شاوا پاے ناو نمبر

یہِ چھنہٕ حظ یہِ ڈاے کِلوٗمیٖٹَر زٕ کِلوٗمیٖٹَر دوٗر حظ یہِ ہٮ۪کہِ حظ تھوڑا ٹھیٖک ویٖک کٔرِتھ اچھا اچھا یہِ کوٗتاہ دوٗر حظ وَنیو تۄہہِ اچھ یہِ اَتھ کیٛاہ أمِس کیٛاہ اۭں وٕنِو حظ أمِس کیٛاہ حظ چھِ ناو

ٲں یہِ تۄہہِ مہ حظ پاے یہِ چارجٕز وارجٕز کوٗتاہ ہٮ۪وان یہِ اچھا مےٚ حظ چھِ أکیٛاہ چھنہٕ حظ یہِ رینج وٲلس منٛز زٕتووُہ حظ

اچھا اَہَن حظ اَہَن وٕ وٕ ایٚڈرَس ایٚڈرَس ایٚڈرَس فون نمبر

اچھ اچھ ٹھیٖک اَدٕ حظ شُکریہ جناب شُکریہ نہ حظ بہٕ حظ گٲڑۍ حظ گٔے بِہِتھ تَوٕے مےٚ تۄہہِ پرژھیٚمَو بہٕ تۄہہِ ما آسیو کانٛہہ پاے واے